ہیٚلو وعلیکُم سَلام تُہۍ چھُو حظ ہیلٕتھ کیر ییٚمہِ ڈاکٹر ڈینٛٹٕل یا مےٚ حظ اوس دَنٛدَس دود تُہۍ چھُو حظ اَز أتھۍ مےٚ حظ اوس یَتھ دَنٛدَس برٛونٛٹھ کٔنۍ برٛوٗنٛٹھمِسٕے دَنٛدَس حظ اَتھ ٲس نا فِلِنٛگ کٔرمٕژ حظ ٲٹھ ؤری برٛونٛٹھ حظ ٲٹھ ؤری برٛونٛٹھ حظ سا حظ پیٚیہِ مےٚ اَتھ پانَے وۅنۍ ؤسۍ اَتھ حظ نہ حظ مےٚ اوس تَتھ مےٚ چھُنہٕ پَتہٕے تَتھ کَمہِ سۭتۍ گوٚو مےٚ تَتھ اوس مےٚ شاید کیوٚم لوٚگمُت تَمی سۭتۍ حظ پَتہٕ حظ گٔیَس بہٕ ڈاکٹرٛس نِش پَتہٕ حظ کَرے مےٚ تٔمۍ تٔمۍ حظ کَرے مےٚ تَتھ فِلِنٛگ وۅنۍ حظ گٔے تَتھ ٲٹھ ٲٹھ ؤری سُہ حظ پیٚیہِ پَتھَر مےٚ حظ کھیٚو کیٚنٛہہ ہاڈ واڈ آسیٚم کھیٚومُت سُہ حظ پیٚیہِ پَتھَر تَتھ حظ چھِ وۅنۍ خوٗن یِوان پین چھَس نہٕ کَران کیٚنٛہہ بیٚیہِ حظ چھِ تتھ باسان مےٚ سُہ پَس ہیٛوٗ گوٚمُت نہ کِہیٖنٛۍ نہٕ حظ مےٚ دوٚپ گۄڈٕ ہیٚمو ایپایِنٛٹمینٛٹ کَرو ڈاکٹرٛس سۭتۍ تُہۍ ؤنِو کَر چھِ یُن تہٕ أسۍ حظ یِمو مےٚ دوٚپ تُہۍ ما چھُو اَز مےٚ ٲس اَتھ تھوڑا پین ہِش بہٕ یِمہٕ ہا تیٚلہِ أزۍ سَنٛڈے چھُ آسان بَرابَر دۄہَس اہَن حظ یہِ کَتیٚن چھُ تۄہہِ یہِ دُکان مےٚ حظ وُچھاو ایٚڈَس پیٚٹھ فونَس پیٚٹھ ٹھیٖک حظ تۅہہِ وۅنۍ تھٔوا تُہۍ وُنکیٚنسٕے ایپایٛنٹ ناو حظ چھُ مےٚ فوزیہ أسۍ حظ چھِ روزان مَٹن اینٛکوٗراہ ایج حظ چھَ مےٚ ٹُوَنٹی ایٹ مےٚ حظ چھِ کٔرۍمٕتۍ ترٛےٚ اَمہِ برٛونٛٹھ تہِ ٹھیٖک حظ چھُ ٹھیٖک حظ سُہ میلیٛاہ مےٚ پرٛتھ کُنہِ میٚڈِکَل شاپ پیٚٹھ ٹھیٖک حظ ٹھیٖک حظ چھُ تہِ ٹھیٖک حظ چھُ أسۍ یِمو تیٚلہِ سَنٛڈے ٹھیٖک حظ چھُ چلو حظ بِہِو خۄدایَس حوال